ہیٚلو السَلامُ علیکم جناب بُک سیٚلر حظ چھُو حظ اَسہِ آسہٕ کِتاب آسہٕ اَسہِ ضروٗرت تۄہہِ چھوا ڈی سی پانٛڈے چھوا ڈی سی پانٛڈے چھوا حظ بیٚیہِ بیٚیہِ اَسہِ آسہٕ کتاب زٕ ژور ضروٗرت ڈی سی پانٛڈے ایٚچ سی ورما أسۍ حظ أسۍ حظ روزان ییٚتی ژوٚکرِ حظ روزان أسۍ تُہۍ ؤنۍ تو مےٚ ریٹ کیاہ چھِ یتھ ڈی سی پانٛڈے یَس

تُہۍ ؤنۍ تو مےٚ یس ٲں ٲں نیٖٹ چمپین حظ چھِ نیٖٹ چمپین بَنیٚہ دَپ نیٖٹ چمپین تہِ چھِ حظ نیٖٹ چمپین چھا تہٕ نیٖٹ چمپین تہِ چھِ ٲں تُہۍ ؤنۍ تو مےٚ یُس کاپی تہِ چھُو حظ تُہۍ کٕنن سورٕے کیٚنٛہہ بیگ ویگ کاپی واپی تُہی ؤنۍ تو مےٚ یہِ شوپین کَتھ جایہِ چھُ یہِ دُکان کَتٮ۪ن حظ چھُ آ آچھا ٹیبٕل یتیٚن ٹاور یُس حظ چھُنا تتھ بۄنہٕ کَنہٕ ہا کِنہٕ ہیٚور کُن آچھا تُہۍ ؤنۍ تو مےٚ یہِ بیاکھ بُک حظ ٲس ضروٗرت اَسہِ یہِ ایٚن سی آر ٹی

آچھا تُہی ؤنۍ تو مےٚ اکھ کَتھ یِم ہسا ایٚن سی آر ٹی یِم بُکٕس چھِنہ میٚڈکٕل بُک بَیالجی چھِ کیٚمسٹرٛی چھِ فِزیکٕس چھِ یِم تہِ بَننہِ نا اَتہِ پرون ہا اَسہِ اوس نوٚو ایٚڈِشن ضرورت دۄیہِ ترٛیہِ دُہۍ بنَن یُس ہسا یَتھ بیالجی یس ریٹ چھنہَ ییٚتہِ پرٚٲنس ایٚڈِشنس یۄس ریٹ چھِ پرٛٲنس ایٚڈِشنس چھِ زٕ ہتھ تہٕ پانژھ رۄپیہ ریٹ وۄںۍ چھنہِ پاے کیٚنٛہہ نٔیِس ایٚڈِشنس کیاہ ریٹ آسہِ نوٚو ایٚڈِشن چھُنہ وُنہِ ووتمُتٕے کٕہٕنۍ چھُنہ ووتمُت فزیکٕس تہِ چھُیی نہٕ کٔمسٹرٛی تہِ چھُیی نہٕ اچھا اچھا او کے وَ کیٚنٛہہ پرواے چھُنہٕ بہٕ حظ یِمہٕ وۄںۍ مےٚ حظ تھٲزِ یِمَے ڈی سی پانٛڈے بیترِ بُکس نِنۍ ٹھیٖک چھِ حظ